کشمیٖری لنٛگویج یۄس زَن چھِ کشمیٖری لنٛگویج چھِ وارِیاہ اَصٕل لنٛگویج یہِ کیٛازِ چھِ سانہِ خٲطرٕ اصٕل لنٛگویج یہِ چھِ سانہِ خٲطرٕ وارِیاہ زیادٕ ایٖزی تہٕ بیٚیہِ سہل گَژھان وَنٕنۍ تِکیٛازِ پَتہٕ پَتہٕ پٮ۪ٹھ اگر أسۍ وٕچھو یۄس کشمیٖری لنٛگویج چھِ یہِ چھِ سانیو جدواجدادو اَسہِ ہیٚچھنٲیمٕتۍ چاہے مطلب چاہے یہِ اَسہِ بٕڈبَب چھِ چاہے مول چھِ یا موج چھِ تِم چھِ ہیٚچھناوان پنٛنٮ۪ن شُرٮ۪ن لَکچار پٮ۪ٹھ یُس تِمَن لنٛگویج چھِ کشمیٖری آسان تِکیٛازِ اَسہِ چھِ گَژھان سہل سہل تہٕ آسان یہِ گَرِ تہِ وَنٕنۍ تہٕ نیٚبرٕ تہِ چاہے دوستَن سۭتۍ چاہے گَرکٮ۪ن سۭتۍ وَنو أسۍ یا یہِ چاہے أسۍ کٲنٛسہِ سۭتۍ وَنو یہِ چھِ گَژھان اَسہِ سہل تہٕ آسان وَنٕنۍ ایز کمپِیٲڈ ٹُہ اگر وٕچھو وٮ۪سٹٲرٕن کَلچَر یا وٮ۪سٹٲرٕن لنٛگویج یا فار اٮ۪گزامپٕل یا اِنٛگلِش چھِ یا کانٛہہ اُردو چھِ یا باقٕے کانٛہہ لنٛگویج چھِ تِم تِم کھۄتہٕ بہتر چھِ اَسہِ گَژھان یِہوٚے لنٛگویج یوٗز کَرٕنۍ آسان کیٛازِ یہِ چھِ آسان اَسہِ بَچپَن پٮ۪ٹھ یوٗز یہِ چھِنَہ اَسہِ بَچپَن پٮ۪ٹھ ہیٚچھمٕژ کشمیٖری لنٛگویج مطلب اَتھ منٛز کِتھ پٲٹھۍ کیٛاہ کَرو أسۍ کانٛہہ تہِ کَتھ اگر اَسہِ گَرِکۍ وَنَن یہِ چھِ گَژھان اَسہِ سمجھٕنۍ سہل تہٕ آسان یہِ سمجھُن کیٛازِ اَسہِ چھِ گَرِ بَچپَن پٮ۪ٹھ آمٕتۍ گَرِکۍ یِہوٚے چیٖز کَران کہِ پتہٕ وَتہٕ پٮ۪ٹھ کیٛاہ ٲسۍ پتہٕ وَتہٕ پٮ۪ٹھ ٲس گَرِچ تہٕ گرِکٮ۪ن سانٮ۪ن یہِ چیٖز پَتَہ کیٚنٛہہ کہِ اِنٛگلِش کیٛاہ گوٚو اُردو کیٛاہ گوٚو کیٛازِ تِمَن ٲس گَژھان سہل تہٕ آسان کٲشٕر لنٛگویج کیٛازِ أسۍ چھِ پانہٕ کٲشِرۍ اَسہِ چھِ سانہِ خٲطرٕ چھِ یِہوٚے چیٖز اصٕل کہِ أسۍ کَرو کشمیٖری لنٛگویج یوٗز تہٕ أسۍ کَرو پرٛموٹ یِہوٚے چیٖز کہِ باقین تام واتناوو أسۍ یہِ کشمیٖری لنٛگویج تاکہِ یِم اَسہِ سٲنۍ باقٕے بچہٕ اَکھ پگاہ یِنۍ یا یِم باقٕے باقٕے نٔو نٔو جَنریشن یِن تِم کیٛاہ کَرن کٲم تِم ہیٚچھَن یِہوٚے کشمیٖری لنٛگویج تِم گَژھَن نہٕ وٮ۪سٹٲرٕن کَلچَرَس کُنتھ کِہیٖنۍ زیادٕ تِم کَرن پنٕنۍ یُس مادری زبان چھِ سۄے کَرن تِم یوٗز تہٕ مادری زبان یُس کشمیٖری چھِ کشمیٖری چھِ کشمیٖری أسۍ کانٛہہ تہِ چیٖز وٕچھو یہِ چھِ سانہِ خٲطرٕ وارِیاہ زیادٕ ضٔروٗری یہِ چھِنہٕ سانہِ خٲطرٕ مطلب یہِ نۄقصان دہ کِہیٖنۍ